یِم زَن مُختلِف قٕسمٕچ کھیلہٕ چھِ امہِ سۭتۍ چھِ گۄڈٕنِچی چیٖز اِنسانَس منٛز ڈیٚولَپ گژھان سُہ چھِ گژھان ٹیٖم سُپرٹ اَکھ اِنسان چھُ ہیٚچھان أکِس ٹیٖمَس منٛز أکِس گروپَس منٛز کِتھ پٲٹھۍ ہیٚکو أسۍ ایٚڈجَسٹ گٔژھتھ أسۍ کِتھ پٲٹھۍ ہیٚکو أکِس گروپَس منٛز روٗزِتھ أکِس بیٚیہِ سٕنٛدۍ خیالات کٕتھ پٲٹھۍ ہیٚکو أسۍ اِظہار کٔرِتھ أکِس بیٚیِس سۭتۍ کِتھ پٲنٛۍ ہیٚکو أسۍ اِتِفاق سان روٗزِتھ دۄیِم چیٖز یُس زَن امہِ سۭتۍ چھُ گژھان اِنسانَس منٛز امہِ سۭتۍ چھِ گژھان لیٖڈَرشِپ اَمہِ سۭتۍ چھُ اکھ اِنسان لیٖڈَر قومُک سَردار سَردٲر سردٲری ہٕنٛز سَردٲلہِ ہٕنٛز کالٹیٖز چھِ أمِس منٛز گژھان اِنسانَس منٛز پٲدٕ امہِ سۭتۍ چھُ یہِ ہیٚکان ڈیٚسجَن آرام سان کُنہِ تہِ چیٖزَس مُتعلِق فٲصلہٕ کٔرِتھ ٹؠنشَن سِٹرَس کَنڈِشَن یِم زَن مُختٔلِف قٕسمٕچ أمِس کَنڈِشَن چھِ یِوان مُختٔلِف حالاتَن حالات گُزران چھِ أمِس پؠٹھ یِمَن منٛز کِتھ پٲٹھۍ ہیٚکہِ یہِ کانٛہہ فٲصلہٕ نِتھ سُہ تیُتھ سُہ چھُ أمِس منٛز ڈیٚولَپ گژھان